مےٚ چھِ اَکھ فرٛٮ۪نٛڈ سۄ چھِ واریاہ اَصٕل سِنٛگِنٛگ کَران تہٕ مگر بہٕ چھَس تٔمِس ہمیشہِ یہِ اٮ۪ڈوایِز دِوان کہِ ژٕ کَر پرٛٮ۪کٹِس ییٚلہِ سۄ دۄہَے دۄہَے پرٛٮ۪کٹِس کَرِ یُس تٔمِس مطلب سِنٛگِنٛگ چھِ سۄ بَڑِ تٔمِس دۄہ کھۄ دۄہ تہٕ بیٚیہِ چھَس بہٕ تٔمِس ہمیشہِ وَنان یِم باقٕے سِنٛگَر چھِ چاہے تٔمِس ٹیٖچَر چھِ یِم تٔمِس ہیٚچھناوان چھِ تِمَن نِش آس ژٕ پرٛٮ۪کٹِس کَران کیٛازکہِ تِم وَنان تٔمِس ژےٚ چھے غلطی ژےٚ چھُے ٹھیٖک ژےٚ کَتٮ۪ن چھُے سُر ہیوٚر کھالُن ژےٚ چھُے سُر بۄن تھاوُن ژےٚ کَتٮ۪ن چھُے آواز تیز وَنُن زورٕ زورٕ وَنُن کَتٮ۪ن چھُے وارٕ وارٕ وَنُن بہٕ چھَس تٔمِس زِہے اٮ۪ڈوایِس کَران کہِ تہٕ بیٚیہِ چھَس بہٕ تٔمِس دَپان یہِ کہِ کولڈ ڈرٛنٛکٕس آسان چھِ مطلب آیِس وایِس تَمہِ اَگر سُہ ژٕ سُہ چٮ۪وان کیٚنٛہہ کیٛازِ تَمہِ سۭتۍ چھُ ہوٹِس گژھان تھوڑا پرٛابلِم سُہ چھُ بِگڑان تہٕ آواز چھَنہٕ ٹھیٖک نیران کیٚنٛہہ تہٕ اوٚوَرآل چھِ بہٕ تٔمِس یی دَپان کہِ ژےٚ ٲسۍ زِ پرٛٮ۪کٹِس کَران دۄہَے دۄہَے ییٖژاہ سۄ پرٛٮ۪کٹِس کَرِ تیٖژاہ گژھِ تٔمِس سِنٛگِنٛگ واریاہ اِنکرٛیٖز